ہیٚلو اسلام علیکُم تُہۍ چھُوا سکوٗل پٮ۪ٹھ اَتہِ حظ چھِ بَچہٕ پَران تھٲرڈَس تٔمِس چھِ ناو محسِن علی رٲتھٕر تٔمِس اوس لیٖو ترٛاوٕنۍ اَدٕ حظ سلام علیکُم شُکریہ